اَسہِ چھِ پٮ۪وان أکِس نَنہٕ بچس یُس نوٚو چھُ آسان زامُت واریاہ زیادٕ رٲچھ تہٕ رفاقت پٮ۪وان کَرٕنۍ یتھ منٛز أسۍ چھِ تٔمِس یُتھُے سُہ زٮ۪وان چھِ أکِس صاف نرم دجہِ سۭتۍ پٮ۪وان پان وتھراوُن بیٚیہِ یِہوٚے اَڈلیوٚک سرٛان کرُن مگر ژوٚوُہَن گٲنٛٹن اَنٛدر اَنٛدر چھِنہٕ أمِس پٮ۪وان اَسہِ مُکمل سرٛان کَرُن کیٚنٛہہ اَسہِ چھِ پٮ۪وان سُہ سرٛان مُنتوی کَرُن تہٕ پَتہٕ سرٛان کَرنہٕ پَتہٕ یُس یہِ صاف کَرنہٕ پَتہٕ چھِ اَسہِ پٮ۪وان أمِس ننہٕ بَچَس گرم یعنی کہِ گرم اِنسان یہِ أکِس نارمَل اِنسانہِ کھۄتہٕ زیادٕ پَلو پٮ۪وان لاگٕنۍ ییٚمہِ سۭتۍ سُہ گرم چھُ روزان بیٚیہِ چھِ اَسہِ پٮ۪وان أمۍ سٕنٛدِس کَلَس خاص خیال تھاوُن تِکیٛازِ أمۍ سُنٛد کَلہٕ چھِ آسان تیُتُے واریاہ کمزوٗر کَلٕچ أڑج چھِ آسان وٕنۍ اومَے تہٕ اَسہِ چھِ پٮ۪وان أمۍ سٕنٛدِس کَلَس ٹوٗپۍ لاگٕنۍ تہٕ پَتہٕ چھِ اَسہِ أمِس بَچَس پٮ۪وان ٹٮ۪سٹ کَرٕنۍ یَتھ منٛز أسۍ چھِ کَران أمۍ سٕنٛدِس کَلہٕ پٮ۪ٹھ زَنٛگہِ تام سارِنۍ پانَن ٹٮ۪سٹ زِ اَتھ مہ چھُ کانٛہہ دود اَتھ مہ چھِ بٮ۪مٲرۍ یا اَتھ مہ چھِ کانٛہہ ڈِفٮ۪کٹ گۄڈٕنٮ۪تھَے چھِ بَچہِ سٕنٛدٮ۪ن أچھن کران ٹٮ۪سٹ پَتہٕ چھِ أمۍ سٕنٛدِس کَلَس کران ٹٮ۪سٹ پَتہٕ چھِ أمۍ سٕنٛدٮ۪ن أنٛدرٕ پانَس کران ٹٮ۪سٹ پَتہٕ چھِ بَچَس وٕچھان ہیرِنٛگ پرٛابلِم یعنی کہِ یہِ چھےٚ بوزان ٹھیٖک پٲٹھۍ پتہٕ اگر أسۍ کتھ کَرو أمۍ سٕنٛدِس گۄڈٕنِکِس ؤرِی کِس کھٮ۪ن چٮ۪نَس بارَس منٛز گۄڈٕنِکٮ۪ن شٮ۪ن رٮ۪تن اگر أسۍ وٕچھو أکِس ننہٕ بچس چھِ ماجہِ ہُنٛد دۄد پٮ۪وان دیُن یُس کہِ أمِس خٲطرٕ مُکمل نیوٗٹرنٛٹ تہٕ أمِس مُکمل مقدادس منٛز غزا چھِ پرٛوٚوایڈ کَران پتہٕ شیٚیہِ ریٚتۍ پتہٕ چھِ أمِس ہٮ۪کان أسۍ تھوڑا بہت اوٚدُر نرم بَتہٕ سیٖریَل تہٕ باقی فٔسٹ فُڈ آیٹم دِتھ یعنی کہِ أسۍ چھِ ہٮ۪وان أسۍ چھِ ہٮ۪کان پَتہٕ أمِس تھوڑا موٚٹ غزا دِتھ شیٚیہِ ریٚتۍ پتہٕ اگر أسۍ بیٚیہِ وٕچھو پَتہٕ چھِ ہٮ۪کان أمِس أسۍ فرٛوٗٹ دِتھ مٮ۪وٕ دِتھ سبزی دِتھ تہٕ بیٚیہِ اٮ۪ڈِشنَس منٛز مگر أسۍ چھِ أمِس ماجہِ ہُنٛد دۄد تھاوُن کَنٹِنیوٗ یِم یِم چیٖز چھِ یِم گژھَن اَصٕل پٲٹھۍ آسٕنۍ پیٖسِتھ یا گِرٛنڈِتھ گِرٛنڈِتھ فٲیدٕ چھِ یہِ زِ أمِس چھِ پَتہٕ یِم چیٖز آرام سان شرٛۄپنہٕ یِوان شُکریہ